یوگا ہسا چھُ پرٛؠتھ کٲنٛسہِ ہِنٛدِ زندگی منٛز اکھ أہم رول اَدا کَران یُس زَن صبُحہٕ کِس ٹایمَس یہِ ہَسا یہِ پریکٹِس چھُ یِوان کرنہٕ صُبحہٕ کِس ٹایمس ییٚلہِ زَن یہِ کران چھِ أسۍ اَسہِ ہسا چھُ دۄہ دۄہ تازٕ انسان روزان اَمہِ سۭتۍ یہِ تنٛدرُستہٕ دؠماغس تھاوان تنٛدرُستہٕ انسانس ہسا چھُ قحلتھ یہِ سُہ تھکان بالکُل سورُے غٲب گژھان ییٚمہِ دۄہ یوگا انسان کرِ ییٚمہِ دۄہ یوگا انسان سُہ یوگا ہس پؠٹھ دہ منٹ وُہ مِنٹ انسان گُزارن چھُ تمہِ دۄہ ہسا چھُ انسانس تہِ کٕہٕینۍ تہِ جسمٲنی تھکان کٕہٕینۍ تہِ دؠمٲغی تھکان یِوان یہِ ہسا چھُ یہِ ہسا یہِ واریاہ زیادٕ فٲیدٕ منٛد ییٚمہِ موٗجوٗب کہِ أسۍ ہسا چھِ زٔمیٖندار طبقٕکۍ اِنسان یُس زَن دۄہ دِش پوٗرٕ پَنُن تھوٚب دۄہ پوٗرٕ دۄہ پؠوان چھُ گُزارُن اَسہِ کامہِ منٛز یہِ ہسا چھُ صبحٲے سانؠن مثلن سٲنِس جسمس یلہٕ تھاوان تازٕ تھاوان یُس زن دۄہ کِس دۄہس اسہِ باقٕے کانٛہہ اَمہِ مٔزیٖد یۄس تہِ کانٛہہ کٲم چھِ اَسہِ آسن کرٕنۍ سۄ کٲم یہِ ہسا یہِ آرام سان کرنس منٛز واریاہ زیادٕ مدتھ چھُ دِوان حظ